کٲشُر کَلچر چھِ کمپِیر کران باقیَن سِٹیٹن سٍتۍ زِ کٲشِر چھِ پھٮ۪رَن لاگان باقٕے چھِنہٕ تتِکۍ پھٮ۪رَن لاگان کِہیٖنٛۍ ہِشر چھُ کٲشرٮ۪ن ہٕنٚدِس تُہٕنٛدِس کَلچرس منٛز یوٚہَے زِ اَسہِ چھِ بایہِ چارا پانہٕ وٲنۍ ڈِفرینِس چھِ یِہَے آسان تِمن چھِ پَنٕنۍ پَنٕنۍ مذہب طریق آسان أسۍ چھِ پَنٕنۍ طریٖق آسان سینٹرل ایشن کَلچر چھِ اَلگ پنجاب کٮ۪ن چھِ آسان دَستار دِتھ پٔرشنَن ہُنٛد چھےٚ نہَ پیی